ہیلو السلام علیکم حضرت خان ٹرانسپورٹ ایجنسی پٮ۪ٹھ چھِو حظ آ سر مےٚ حظ دِژے اوترٕ حظ دِژ مےٚ گٲڑ آز برۄنٛٹھ ژور دۄہ نہ سٔروِس موٗجوٗب بیٚیہِ اوس اَتھ تھوڑا یہِ کَرناوُن سیزرا ویزرا ڈینٛٹ وینٛٹ اوسُس کَڑناوُن تہٕ بیٚیہِ ٲسۍ یِم ٹٲر وٲر تہِ کَڑناوٕنۍ چینٛج مَگر بہٕ چھُس دَپان اور دراوسٕے یوٗت بہٕ ونہِ گوٚو کٔژ تام کِلومیٖٹرٕے کٔڑ مےٚ تہٕ ٹیَر گوٚو پنٛچر ہارن چھنہٕ کٲم کران وَتہِ وَتہِ انسانس ہیٚے ایٚکسیڈنٛٹ گژھِ ختم ہے گژھِ اَگرنیٚے ہُہ آسہِ ہارَن آسہِ سیوٚد نہ چھ کران گٲڑ سیٚود یکہِ یہِ سپیٖکر یِم تہِ چھِ نہٕ اَتھ چلانٕے یَتھ چھُ کیاہ تانۍ کوٚرمُت بِدتھ یہِ تہِ چھُ نہٕ چلان کہیٖنٛۍ وۄنۍ یتھ کیاہ کوٚروٕ تۄہہ یہِ شیٚے ساس رۄپیہِ رٔٹوٕ تۄہہ مُفتس منٛز کَتھ کٕسس پٮ۪ٹھ شیٚے ساس رۄپیہِ چیٖز زٕ تہِ کٔروٕ نہٕ تۄہہ کِہینۍ مَگر نہ چھُو ہوہے کران کٲم نہ چھِ یِہوٚے کران کٲم نہ نہ نہ مےٚ مہٕ ؤنوٕ تۄہہ و سوٗزونۍ تُہۍ کانٛہہ نہ اور بہٕ چھُس گری پانے یِیو اور یہِ نیِو گٲڑ مےٚ دِیِو مےٚ گژھِ شام تام یا صبحن تام گژھِ مےٚ آسٕنۍ گٲڑ بِلکُل فِٹ یِژھ مےٚ ٲسۍ گٲڑ اَتہِ ترٲومٕژ یژھٕے گژھِ آسٕنۍ مےٚ بِالکُل بالکُل چوسٕز گٲڑ گژھِ مےٚ روزٕنۍ واپَس آ تُل سا تُل سا بِلکُل بِلکُل بالکُل آز دۄہَس منٛزٕے کُنہِ تہِ پٲٹھۍ سوزُن جلدی پہم کانہہ اَدٕ کیاہ اَدٕ کیاہ ٹھیٖک چھُ